یوٗجؤلی ییٚلہِ مےٚ کُنہِ جاے چھِ آسان گژھُن ٹرٛیوٕل چھِ آسان کَرُن تہٕ گۄڈٕنٮ۪تھ چھٮ۪س بہٕ ساروِیو کھۄتہٕ اَکھ مین چیٖز کَران بہٕ چھٮ۪س اوبَر کَران بُک یُس مےٚ یُس مےٚ پنٛنِس ٹایمَس پٮ۪ٹھ چھِ اِیَرپوٹ واتناوان تہٕ امہِ پَتہٕ چھٮ۪س بہٕ سۄ اوٚبَر بُک کَران یُس بیٚیہِ ایفٲٹیبٕل پرٛایسَس تام چھِ نیناوان تہٕ بیٚیہِ چھٮ۪س بہٕ پَنٕنۍ یِم تہِ پیکِنٛگ چھِ سُہ چھٮ۪س بہٕ اَکھ دۄہ برونٛٹھ تھاوان کٔرِتھ پَنٕنۍ ضروٗرتٕکۍ سامان چھٮ۪س بہٕ تھاوان تَتھ منٛز تہٕ بیٚیہِ چھٮ۪س بہٕ یہِ پرٛفَر کَران کہِ پَنٕنۍ کینٛہہ ٹیبلِٹ تُلہٕ بہٕ سۭتۍ کینٛہہ میٚڈِسَن تُلہٕ بہٕ سۭتۍ اگر مےٚ اُلٹی آیہِ یا یِتھ کینٛہہ گوٚو یِتھ کٔنَس زیادٕ تَر یِم لُکھ چھِ سفر کَران تہٕ تِمَن چھِ یِوان اُلٹی تِم گژھن پانَس سۭتۍ دَوا پھوٚل سۭتۍ نِنۍ بیٚیہِ سفرَس منٛز چھٮ۪س بہٕ یہِ واریاہ زیادٕ خیال تھاوان کہِ بہٕ کھیٚمہٕ پانَس أسۍ چھِ عام طور پَر سفرَس منٛز کھٮ۪ون چٮ۪ون سِکِپ کَران مگر یہِ گژھِ نہٕ کَرُن کینٛہہ اِنسان گژھِ نہٕ پھاکہٕ دیُٚن کینٛہہ سُہ گژھِ پانَس بَتہٕ کھٮ۪ون اَصٕل پٲٹھۍ یُتھ آسہِ تیُٚتھ